پرٛیویٹ کٕلاس رٹٕنۍ سکوٗل پتہٕ یہِ چھُ واریاہ زیادٕ اَصٕل أکِس بچس خٲطرٕ تہِ کیٛازِ اَمہِ سۭتۍ چھُ تٔمِس واریاہ مدد میلان پرنس منٛز اَمہِ سۭتۍ چھُ سُہ روزان پرنس سۭتۍ سۭتۍ جرنل نالیج تہِ چھِ تٔمِس واریاہ زیادٕ میلان اَمہِ سۭتۍ چھُ سُہ رو سُہ پرنَس منٛز واریاہ زیادٕ برٛونٛہہ گژھان اَمہِ سۭتۍ چھِ تٔمِس واریاہ آسٲیِش یِوان پَنٕنۍ کوسچن سالوٗ کَرنَس منٛز